یِم پرٛانٮ۪ن خیالن ہٕنٛدۍ لُکھ ٲسۍ تِم ٲسۍ سونٛچان واریاہ زیادٕ پرون مطلب کوٗر چھنہٕ زیادٕ پرناوٕنۍ کہیٖنۍ تِنہٕ کورِ چھُنہم دِیُن زیادٕ نٮ۪بر نیرنہٕ کہینۍ تِنہٕ کورِ تہٕ لڑکس منٛز چھِ کرٕنۍ فرق یہِ ٲسۍ تِم سونٛچان یا تِم ٲسۍ سونٛچان کوٗر چھنہٕ ترٛاوٕنۍ بیٚیِس جایہِ پرنہِ پرنہِ کہیٖنۍ تہِ نہٕ یا کٲنٛسہِ زایہِ کوٗر أمِس کیٛازِ زایہِ کوٗر یا وٕچھنہِ اوس زن تہِ یِوان کینٛہہ کورِ ٲسۍ نہٕ دِوان زیادٕ نٮ۪بر نیرنہٕ یا باقٕے چیٖز نۄشن پٮ۪ٹھ اوس گژھان ظلُم یہِ چھِ نۄش یہِ چھنہٕ کوٗر کہیٖنۍ تہٕ أمِس چھُ وٕچھُن نۄشہِ حسابے یا نۄش ٲس نہٕ دِوان ہشہِ عزت کہیٖنۍ تہِ نہٕ یا نیٚچو اوس نہٕ پتہٕ کھانٛدرٕ پتہٕ ماجہِ دِوان تِیُتھ عزت کہیٖنۍ تِنہٕ یہِ ٲس مطلب او پرٲنۍ پرٲنۍ خیالات یہِ لوٗکھ ٲسۍ یِم مگر ؤنکیٚن یۄس نِو ینگر یا نٔو جنریشن چھِ یا نیَن خیالاتن ہٕنٛدۍ لوٗکھ چھِ ؤنکیٚن چھِ کورِ یِوان واریاہ واریاہ دوٗر علاقن منٛز سوزنہٕ یا بیٚین بیٚین مُلکن منٛز یِوان سوزنہٕ یا ؤنکیٚن چھِ ہر کُنہِ فیٖلڈس منٛز کوٗر کران زیادٕ کٲم یا ؤنکیٚن چھنہٕ ہش دپان کہیٖنۍ تہِ نہٕ یہِ چھِ نۄش نہ سۄ چھِ تٔمِس کران مطلب یِتھ کٔنۍ پننہِ کورِ چھِ کران پیار اِتھے کٔنۍ چھِ سۄ ؤنکیٚن کران پننہِ نۄشہِ تہِ پیار یا نیٚچوٗ چھُ کران ؤنکیٚن ماجہِ پیار کھانٛدرٕ پتہٕ تہِ سُہ چھُنہٕ تِتھ کٔنۍ کران کہِ یہِ گۄڈٕ ٲسۍ کران یا ؤنکیٚن چھِ ہر کُنہِ محکمس منٛز گژھان کوٗر پرنہِ یا ؤنکیٚن چھِنہٕ کورِ کہیٖنی تِنہٕ یِتُے پر نہ ؤنکیٚن چھِ دِوان کوٗر یہِ ونہِ یۄتس تام سۄ پرِ توتس تام چھِ تٔمِس دِوان پرنہٕ یہِ چھِ فرق پرانہِ جنریشنہِ منٛز تہٕ نیہِ جنریشنہِ منٛز